مےٚ ہَسا اوس أکِس جایہِ گژھُن مےٚ کٔر اکھ کیب بُک مےٚ چھِ میانہِ ویسہٕ تہِ مےٚ سۭتۍ أسۍ ہَسا چھِ ژور لٔڑکی بیٚیہِ چھِ تَتھ منٛز اَسہِ لڑکہٕ ذٕ تہِ اَسہِ چھُ گژھُن دۄد پَتھٕر تانۍ بہٕ چھَ سو تۄہہِ رِکویسٹہٕ کَران زِ تُہۍ وٲتۍ زیو کَرَنَگر یَتھ آڈرَس پؠٹھ کہِ بہٕ گژھٕ ہؠکٕنۍ وٲتِتھ برابر ٹایمَس پؠٹھ میانؠن وؠسَن گژھِ نہٕ میانہِ سۭتۍ دونٛکھٕ لَگُن مےٚ ہسا چھِ ٲسۍ تِمَن ٹرٛیٖٹ دِنۍ تمہِ باپَتھ ییٚو تُہۍ زیٚو یی زیو تُہۍ میٲنِس برابر ایٚڈرَس پؠٹھ کہِ پَتہٕ کیاہ چھُ پیمؠنٛٹ کَرُن کیٛاہ چھُ نہٕ پیمؠنٛٹ کَرُن أسۍ کَرو سُہ پانے بیٚیہِ ؤنۍ تو مےٚ تُہۍ کوٗتاہ ہیٚوان چھُو ترٛاونَس تہٕ تُلنَس سُہ دی زیو مےٚ کَنفٲم کٔرِتھ